ہندوستان ہسا چھُ واریاہَن مُشکِلاتَن منٛز گِرفتار وٕنٛکیٚس گوٚمُت یَتھ پٲٹھۍ یَتھ منٛز اکھ بٔڑ گرِفتٲری چھِ ییٚتہِ چھِ واریاہ بیروزگٲری باقیو مُلکو کھۄتہ تَمہِ سۭتۍ چھُ واریاہ اَثر اَسہِ لُکن تہٕ نوجاوانَن پٮ۪ٹھ پیٚوان أسۍ چھِ نہٕ ہٮ۪کان رۄپیٚیہِ دہ کَمٲیِتھ ٹایمَس پٮ۪ٹھ تہٕ بیٚیہِ چھِ نہٕ ہٮ۪کان أسۍ باقی کامہِ ٹایمَس پٮ۪ٹھ کٔرِتھ باقیو مُلکٔکۍ کھۄتہٕ ہُنٛدُستان چھُ ژۄپٲرۍ اَنٛدٕ ولنہٕ آمُت تہٕ یہِ چھُ اَکہِ سایڈٕ چیٖنن وولمُت تہٕ بیٚیہِ سایڈٕ پٲکِستانن تہِ ووٚلمُت چیٖنہٕ طرفہٕ چھِ دۄہے یِوان وارنَنگ دِنہٕ یِوان زِ تُہۍ نیٖرو پاتھ نَتہٕ گژھِ یَتھ بوٚڑ جنٛگ اَتھ چھُ اَکوے تہٕ اَتھ چھُ اَکوے جواب زِ اَسہِ پَزِ دِل دِتھ پَرُن تہٕ پَنٕنۍ نوکری خٲطرٕ لَڈُن وٕنٛۍکیٚس